ہِندوستان ہسا چھُ اکھ اَنڈر ڈیولوپنگ کنٹری یۄس زن اتھ منٛز چھِ واریاہ تہِ تِم انسان یِم زن اَمہِ کِس ڈؠولپمنٹس منٛز حِصہٕ چھِ نِوان تہٕ واریاہ حدس تام سپدے تِم کامیاب تہِ تہٕ تِمو کٔر اکھ امپارٹنٹ رول اتھ منٛز قٲیِم تہٕ یِمن منٛز ہسا چھُ کینٛہہ سرَ رتن ٹاٹا تہٕ مُکیش امبانی واریاہ تہِ چھِ وٕنکیٚن چھِ مےٚ یِمٕے زٕ یاد پیٚوان تہٕ یُس زَن سَر رتن ٹاٹا چھُ سُہ چھُ اکھ کَمپٔنی چَلاوان یَتھ زَن ونان چھِ ٹاٹا ٹاٹا کَمپٔنی یُس زَن سِٹیٖل اینٛڈ اَیرن کَمپٔنی چھِ بیٚیہِ چھِ کار مینفیٚکچرِنٛگ کَران یِم چھِ واریاہ تِم تہِ گاڑِ یِم حظ واریاہ موشوٗر چھِ واریاہَن کاسٹَن پؠٹھ چھِ الگ مُختٔلف کاسٹن پؠٹھ ایٚولیبٕل تہٕ یِم یِم ہسا چھِ پنٕنہِ اَتھ کیاہ وَنان یُس زَن یِمن اِنکَم چھِ تمیُک لگ بگ شیٖتھ پٔرسَنٛٹ چھِ یِم ڈونیٹ کران ٹُوٚ دےٚ ویلفیَر آف دےٚ کَنٹری تہٕ بیٚیہِ چھِ یِم اَتھ کیاہ وَنان یِمو کَریٚو اَکہِ اکھ مایِنٛڈ سیٚٹ اوس یِوان زِ ہِندوستانَس منٛز گژھِ نہٕ کٲنٛسہِ تہِ باشَندس گژھ أکِس گژھِ گٲڑۍ آسٕنۍ بیٚیِس گژھِ نہٕ آسٕنۍ یِم ٲسۍ دَپان پرٛؠتھ کٲنٛسہِ گژھِ گٲڑۍ آسٕنۍ تہٕ تَمہِ موٗجوٗب تُلیو یِمو اکھ سٹپ زِ یِمو بنایے اکھ گٲڑۍ یۄس زَن واریاہ کمَ کاسٹَس منٛز ٲسۍ ایٚولیبٕل یَتھ زَن ناو اوس نینو تہٕ یُس زن پتہٕ واریاہو تہِ ہیٚژ باے کرکھ تہٕ ٲسۍ پَتہٕ یوٗز کران تہٕ بیاکھ چھُ یورٕ تٔمِس چھُ ناو مُکیش امبانی تہٕ یِمن حظ اکھ نیٹؤرک نیٹؤرٕک سِسٹَم چھُ یِہُنٛد اکھ نیٹؤرٕک چھُ آز ہندوستانٕکۍ باشند چلاوان تہٕ بیٚیہِ چھِ اتھ کیاہ وَنان تِہُنٛد اَتھ کیٛاہ وَنان تَتھ چھِ فری تِم چھِ فری اِنٹَرنیٹ سٔروِس تہِ کَران پرٛووایِڈ آ اَز چھُ آیۍ پی ایل چلان تہٕ لُکَن لوٗکَن ہٕنٛدۍ ایٚنٹَرٹینمینٛٹ خٲطرٕ چھِ تِم فری آ یِم ہاوان ٹی وی شوز ہاوان میچز ہاوان یتھ زن یٔمِس جِیو نیٹؤرکٕچ سِم آسہِ سُہ ہیٚکہِ سُہ تِہُنٛد سُہ تَتھ پلیٹ فارمَس پؠٹھ پرٛؠتھ کُنہِ تہِ ٹی وی شو یا موٗوی ووٗوی آسہِ یا میچ آسن تِم ہیٚکہِ فری وٕچھِتھ تہٕ یِتھ پٲٹھۍ چھِ یِم واریاہ تہِ ڈیولَپمیٚنٛٹ کَران کنٹری منٛز یِمو یہنٛدِ سۭتۍ آیہِ واریاہ تہِ چینج اِن دےٚ اکنامی اینڈ ڈیولپمیٚنٹ اِن دےٚ فیٖلڈٕز آف ٹیٚکنالجی ایٚجوکیشن یا ایٚنٹرٹینمینٛٹ یا واریاہن مُختٔلف فیٖلڈن منٛز تہٕ بیٚیہِ باقٕے تہِ چھِ واریاہ انسان یِمو ہسا ہندوستان کِس اَتھ انڈر ڈیولوپنگ کنٹریز ڈیولَپ کنٹری بناونہٕ خٲطرٕ زو جانہٕ سۭتۍ کوٗشش چھِ کران